ٹیکنالوجی کٔر واریاہ مدد نِوٕز اِنڈَسٹری منٛز اَمہِ سۭتۍ وٲتۍ واریاہ فٲیدٕ ییٚمہِ ساتہٕ اَسہِ کانٛہہ انٹرویو چُھ آسان دیُن فارم چھُ آسان کانٛہہ تہِ سَبمِٹ کَرُن أسۍ چھِ ہٮ۪کان فون کہِ ذریعہِ کٔرِتھ اَمہِ سۭتۍ چُھ واریاہ فٲیٚدٕ واتان اَگر کُنہِ جایہِ کانٛہہ اِنسِڈنٛٹ چُھ گژھان أسۍ چھِ ہیٚکان یہِ جلدی بوٗزِتھ ییٚمہِ نِوز اِنٛڈسٹری سۭتۍ چھِ ہٮ۪کان أسۍ جلدی بوٗزِتھ ییٚمہِ ساتہٕ کُنہِ جاے کانٛہہ اِنسڈنٛٹ چُھ گژھان کُنہِ ساتہٕ کانٛہہ ییٚلہِ ٹرانَسپوٹیشن فیسلٹی گٔے یِم نِوز اِنڈسٹریٖز چھِ ہٮ۪کان جلدی وٲتِتھ میٖڈیا چھُ ہٮ۪کان وٲتِتھ جلدی امہِ سۭتۍ أکِس جگہہ پٮ۪ٹھ بیٚیِس جگہس تام اَمہِ سۭتۍ چھُ ہٮ۪کان اَکہِ جگہہ پٮ۪ٹھ بیٚیِس جگہہ خبر بوٗزِتھ کہِ آز کَتیٚن کیٚاہ گوٚو کتیٚن کمِن کَتٮ۪ن کیٚاہ سُہوٗلیت وٲژ کتٮ۪ن کُس فٲیٚدٕ ووت کَتٮ۪ن کُس نۄقصان ووت ییٚمہِ کِن أسۍ بوزان ٲسۍ دۄیہِ دۄہہِ کہِ ہوٚتیٚن اوس یہِ گوٚمُت آز چھِ نِوز اِنٛڈسٹری آز چھُ ہٮ۪کان اِنسان جلدی بوٗزِتھ کہِ ہوٚتٮ۪ن ہسا گوٚو یہِ یِم فیٚسلٹیٖز ییٚلہِ زیادٕ زیادٕ ڈیٚولَپ گٔے اَمہِ سۭتۍ امہِ سۭتۍ لوٚگ پَتہہ لُکَن کہِ کَتٮ۪ن چھُ ہٮ۪کان اِنسِڈنٛٹ گٔژھتھ کَتٮ۪ن گوٚو آز روڈ ایٚکسِڈنٛٹ کَتتیس گوٚو آز کیٚنٛہہ حٲدثہٕ کیٚاہ گوٚو کَتتیس اَمہِ سۭتۍ جلدی أسۍ ہٮ۪کان بوٗزِتھ کہِ نَوز اِنٛڈسٹری چھِ یہِ چھِ واریاہ سانہِ خٲطرٕ ہیٚلپ فُل اَمہِ سۭتۍ چھِ ہٮ۪کان اَمہِ سۭتۍ چُھ ہٮ۪کان اَسہِ واریاہ فٲیدٕ وٲتِتھ اَمہِ سۭتۍ چھِ ہٮ۪کان أسۍ أکِس بیٚیِس تام خبر وٲتنٲیِتھ پَنُن کانٛہہ تہِ اسہِ کاروٗبار آسہِ پَکناوُن أسۍ چھِ ہٮ۪کان آنلاین شاپِنٛگ چھِ آسان ؤنٛکیٚن کَرٕنۍ أسۍ چھِ ہٮ۪کان سۄ آنلاین کٔرِتھ